اگر بہٕ کتھ کرٕ ڈانسٕچ یا ییٚمِس تہِ یۄس کلا ٲس یمہِ سۭتۍ سُہ برونٛٹھ پکہا سوشل میڈہا ہس منٛز گژھ ہا ہٹ یا تیٚمہِ سۭتۍ زینہا پۄنٛسہٕ ییٚمِس تھی چاہے سُہ ڈانس اوس چاہے ڈانس اوس کٲنٛسہِ سُہ اوس برونٛٹھ ٲس پٮ۪وان کرٕنۍ کٲم برونٹھ ٲسۍ پٮ۪وان ایٚکڈمی جوین کرُن کانٛہہ ٹیچر کٲنٛسہِ ٹیچرس نِش گژھُن ایٚکڈمی منٛز تتہِ اوسُس سُہ ہیٚچھناوان آز چھنہٕ سۄ پرابلِم گژھان کینٛہہ از چھِ گژھان آز چھِ سوشل میڈیا خٲلی گژھہِ تٔمِس نفرس فون آسُن ییٚمہِ فونہٕ سۭتۍ سُہ ویڈیو ہیٚکہِ شوٗٹ کٔرِتھ پتہٕ ہیٚکہِ سُہ سوشل میڈیا ہس دِتھ فیس بُکس چھُ سُہ دِوان پتہٕ چھِ سُہ برونٛٹھ پکان تیٚمہِ سۭتۍ تیٚمہِ سۭتۍ چھُ سُہ ہیٚکان پونٛسہٕ تہِ زیٖنِتھ یا دُنیا چھُس آسان وٕچھان تیٚمۍ سُند کلا چھُ نٮ۪ران نوٚن تہٕ تیٚمہِ سۭتۍ چھُ سُہ برونٛٹھ پکان تیٚمِس چھِ ہیٚکان پتہٕ تورے پرموٹ پرموٹ کٔرِتھ